مےٚ ہاسے ہیٚچھ گاڈٕ رَٹُن پنٛنٮ۪ن یِم گَرِکۍ بُزرٕگ ٲسۍ تِم ٲسۍ واریاہ زیادٕ گاڈٕ رَٹان تِمَن چھِ واریاہ زیادٕ تجرُبہٕ اَمیُک ییٚلہِ ہاسے بہٕ لۄکُٹ اوسُس پانٛژھ شےٚ وُہُر اوسُس پَتہٕ ہاسے اوسُس بہٕ گژھان تِمَن سۭتۍ یِم تِم آسہٕ گاڈٕ رَٹان بہٕ ہاسے اوس پَتہٕ تَماشہٕ وٕچھان پَتہٕ ہاسے ہیٚچھ مےٚ وارٕ وارٕ تِمَے یِم ہاسے یِم کیٚنٛہہ کَلا چھِ گاڈٕ رَٹنہِ گۄڈٕ ہاسے گَژھِ نہٕ وۄٹھ شیرٕنۍ کیٚنٛہہ اَتھ گَژھِ آرام آرام سان ترٛاوُن سُہ یُس وول چھِ آسان تَتھ کیٚنٛہہ غذا ترٛاوُن منٛز لَگٲیِتھ پَتہٕ چھِ پیٛارُن پیٛارُن یہِ دَوا گَژھِ نہٕ اِستعمال کَرُن کِہیٖنۍ تَمہِ سۭتۍ چھُ واریاہ زیادٕ نۄقصان گژھان بہٕ وَنہٕ اَکھ چیٖز یوٗت مےٚ ہیٚچھ تِمَن نِش دِ بُزرگن نِش گَرِکٮ۪ن یِمَن بَڑٮ۪ن نِش سُہ ہاسے اوس واریاہ زیادٕ اَصٕل تِم چھِ ٲسۍ کٲم کَران ٲسۍ آرام آرام سان یِم گاڈٕ رَٹان بَس بیٚیہِ ہٮ۪کہٕ نہٕ بہٕ کِہیٖنۍ ؤنِتھ